اسہِ اوس سکولس منٛز حال ہَس منٛز اکھ فِیرویٚل پارٹی یۄس اسہِ سکول کہِ طرفہٕ دِنہٕ آیۍ تیٚمہِ ساتہٕ ٲ تیٚمہِ دۄہ ٲسۍ اسۍ سٲری فریٚنڑ یکوٹے جمع تہٕ تمہِ دۄہ آو واریاہ مزٕ تہٕ سُہ دۄہ ہیٚکہٕ نہٕ بہٕ زانٛہہ تہِ مشرٲوتھ